ہٮ۪لو اسلام علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک چھِ مےٚ چھِ یِم کِتاب واریاہ زیادٕ پَسَنٛد پَرنہٕ تہٕ بہٕ ٲسٕس ژھانٛڈان کیشمیٖری لِٹریچَر مَہ بَنہِ اَتہِ کیٚنٛہہ ناوَل واوَل وغیرہ مَہ بَنہِ اَ بُک کانٛہہ آد سا ٹھیٖک چھُ